اگر أسۍ پَنُن وَنو کہِ پنٕنِس اَسہِ مُسلمانن اَسہِ چھِ واریاہ ییٚتہِ آسان کہِ یِم اَسہِ عمام چھِ آسان تِمو منٛز چھِ اَسہِ اَکھ کہِ اگر أسۍ وَنو ییٚتہِ چھِ اَسہِ مُشتاق احمد ویٖری یُس اَسہِ اہلہِ حدیٖس ییٚتہِ اکھ چھُ تٔمۍ سٕنٛدۍ یِم تِم وَنان چھِ تٔمۍ سٕنٛدۍ بیان یِم چھِ تِم چھِ اَسہِ واریاہ خۄش گژھان کہِ تَتھ منٛز چھِ سانہِ زندگی پؠٹھ پیٚوان واریاہ اَثر کیازِ کہِ سُہ چھُ اَسہِ وَنان رٕژ رٕژ کامہِ کٔرِو تُہۍ کِتھ کٔنۍ بٔچو گۄناہ کَرنہٕ نِش تُہۍ گٔژھِو کٔرِو پردٕ نؠماز پٔرِو روزٕ تھٲیِو پَنٕنِس ایمانس تھٲیِو سُہ تھٲیِو برقرار سُہ چھِ اَسہِ وَنان یِم أسۍ چھِ تَتھ پؠٹھ واریاہ تٔمۍ سٕنٛدۍ تِمو لیکچرو سۭتۍ چھِ أسۍ واریاہ اِنفلنس گٔمٕتۍ بیٚیہِ تہِ چھِ اَسہِ واریاہ زیادٕ لیٖڈَر اَسہِ چھِ ییٚتہِ اِرشاد احمد تانترٛے چھُ مُفتی شبیٖر چھُ اَسہِ چھِ واریاہ زیادٕ یِم لیٖڈَر مُسلِم لیٖڈَر اَننت ناگ ڈِسٹرکَس منٛز یِم أسۍ مَدتھ چھِ کَرٕنۍ کہِ أسۍ کٔرِتھ پناوو پَنُن رِلجن برونٛٹھ أسۍ کٔرِتھ گُزارو پَنٕنۍ لایف ریلِجَس لایف کِتھ کٔنۍ گُزارو أسۍ أسۍ کِتھ کٔنۍ بَچو گۄنہو نِش أسۍ کِتھ کٔنۍ کرو رٕژٕ کامہِ نؠماز چھِ پرٕنۍ روزٕ چھِ تھاونہِ تِم چھِ أسۍ ہر کُنہِ چیٖزَس سۭتۍ بَچاوان